مےٚ سَا اوس اَکھ فوٹوگرٛاف شاپ یَتھ منٛز بہٕ اوسُس یِوان مطلب کانٛہہ تہِ یُس مےٚ یِوان اوس سُہ اوس مےٚ گَرَ فارمَس خٲطرٕ ہَسا چھُ مےٚ فوٹوٗ کُنہِ تہِ کاکدَس خٲطرٕ ہَسا چھُ فوٹوٗ بہٕ اوسَس تِمَن تُلان آرام سان اوسس بہٕ تِمَن تُلان فوٹوٗ تہٕ تِم ٲسۍ دِوان مےٚ پوںٛسہٕ مگر اگر نہٕ وَںہِ مےٚ مطلب یہِ ہیوٚچھمُت ویٚوچھمُت تہِ آسہِ ہَا یہِ کینٛہہ مگر مےٚ یی ہَا یہِ پرٛابلِم تہِ واریاہ مطلب تِکیاز بہٕ زِ ہٮ۪کہٕ ہا روٚپیہِ ووٚپہِ تہِ زیٖنِتھ کِہینۍ تہِ کیاز کہ مےٚ اوس یوٚہَے اَکُے مطلب سہارٕ اَکھ یُس اِنکَم یَپٲرۍ مےٚ جَنریٹ ٲسۍ گَژھان سۄ ٲسۍ مےٚ یِہَے وۄنۍ اگر نہٕ مےٚ ہیوٚچھمُت آسہِ ہَا تہٕ پرٛابلِم یی ہَا واریاہ زیادٕ تہِ مےٚ چھُ کوٚرمُت تہِ اَکہِ لَٹہِ اَکھ واریاہ بوٚڈ مطلب سٮ۪منار اَکھ سُہ چھِ مےٚ کوٚرمُت یہِ پہلگام تَتہِ چھِ مےٚ تُلۍ مٕتۍ تِکیازِ تِہِنٛد یِم ٹوٗرِسٹ ٲسۍ نٮ۪رِم تِمَن آو میون فوٹوگرٛافی آے تِمَن واریاہ پَسںٛد مطلب مےٚ زیٖنۍ تَمہِ دۄہ اَصٕل روٚپَے زیٖنے مےٚ تَتھ تہٕ باقٕے